میٲںۍ یِم گرِکۍ چھِ میٲنۍ موج مےٚ چھِ تٔمۍ پَنٕنہِ زُو کھۄتہٕ زیادٕ ٹٲٹھ میٲنۍ بہٕ ہٮ۪کہٕ نہٕ پَنٕنہِ ماجی بَغٲر سونچتھٕے کہِ پَنٕنہِ گرِکی بَغٲر سونچتھٕے کہِ بہٕ چھَس کُنہِ ساتہٕ پِتِس کھنڈَس نیبر نیران راتَس پٮ۪ٹھ گژھان کُنہِ جایہِ مےٚچھُ گرُک واریاہ زیادٕ پھیران کیازِ کہِ أسۍ چھِ آسان گرِ یِکجاہ بِہِتھ اکھ أکِس نِش بِہِتھ کَتھ تہٕ باتھ کران مزق جوک ووک کران أکسی جایہِ بٮ۪ہوان کَتھ باتھ آسان کران اکھ أکِس سۭتۍ اَسہِ چھُ اکھ أکۍ سُند واریاہ زیادٕ سرہہ اکھ أکِس سۭتۍ ییٚلہِ أسۍ کَتھ چھِ کران آسان پَتہٕ چھِ أسۍ گژھان کِچنو منٛز رَنان کران آسان پَتہٕ چھِ أسۍ گژھان کِچنو منٛز رَنان بہٕ چھےٚ نَس ہٮ۪چھنٲومٕژٕ میانہِ ماجہِ رَنُن مطلب مےٚ چھُ مےٚ چھُ تَگان پَنُن یہِ رَنُن کہِ بہٕ چھَس پَنٕنۍ ماجی ہٮ۪چھنٲومٕژ تَتھ تمۍ چھےٚ نَس بہٕ واریاہ زیادٕ اَصٕل پٲٹھۍ ہٮ۪چھنٲومٕژ تٔمۍ سندِس کھٮ۪نَس چھُ لَگان واریاہ زیادٕ مَزٕ سُہ چیٖز کھٮ۪نَس سیُن ویُن کھٮ۪نَس مےٚ چھِ پَنٕنۍ موج واریاہ زیادٕ ٹٲٹھ